کٲشِر زَبان چھِ صِرف کَشمیٖرَس منٛز یِوان بولنہٕ کٲشرِ زبانہِ چھِ یِوان واریاہَن زبانَن سۭتۍ مشابات یِوان کَرنہٕ تِم زبانہٕ چھِ اَکھ چھِ سَنسکرت بیٚیہِ چھِ پَنجابی بیٚیہِ چھِ پٔرشیَن زبانہِ سۭتۍ تہِ اَتھ یِوان مُشابات کرنہٕ امہِ مٔزیٖد تہِ ہیٚکن اَتھ واریاہ ٲسِتھ مگر مےٚ ٲسۍ ییٖژٕے ہنٔۍ پَے